سٲنِس یَتھ سرینَگرَس منٛز چھِ واریاہ جایہِ یہِ یوٚت أسۍ اَوُٹ ڈور ایٚکٹِوِٹیٖز چھِ ہیٚکان کٔرِتھ سۄنہٕ مَرگ چھُ نگیٖن لیک چھُ نِشاط گاڈَن چھِ دۄدٕ پَتھٕر چھِ مۄغل گاڈَن چھِ یوٗس مرٕگ چھِ شالیمار چھِ واریاہ تِم گِنٛدنٕچہِ جایہِ چھےٚ گِنٛدنٕچہِ جایہِ چھےٚ اِنڈور سٹ سٹوڈِیَم چھِ پٕلے بخشی سٹیڈیَم چھُ پولو وِو چھِ واریاہ پارکہٕ چھِ یوٚت أسۍ ہیٚکان چھِ گٔژھِتھ ییٚتہِ أسۍ یہِ پَنُن نظارٕ چھِ ہیٚکان تُلِتھ ایٚکٹِوِٹیٖز چھِ تِم ہیٚکان کٔرِتھ یِم یِمَن جایَن اَسہِ خۄش چھِ خۄش چھِ گژھان یہِ تہِ سُہ نیچَر اللہ تعالیٰ سُنٛد یہِ قۄدرَت یُس کٔشیٖرِ منٛز چھُ واریاہ ایٚکٕسپیٖریَنٕس چھِ أسۍ کَران یہِ واریاہ ہارٕس رایڈِنٛگ چھِ کَران ٹرٛیکِنٛگ چھِ کَران یَتھ یِمَن کینٛہَن میجَر جایَن تہٕ بیٚیہِ چھِ کَران کٲم ٹوٗرِسٹ چھِ ایٚٹریکٹ کَران ایٚٹری ٹوٗرِسٹَن ہِنٛز ایٚٹریکشَن چھِ گژھان وٕچھن وِزِٹ چھِ کَران سرینَگرَس منٛز اَکہِ دۄہ ڈَل لیک شالِمار باغ مۄغل گاڈَن اِندرا گاندھی میمورِیَل ٹیوٗلِپ گاڈَن ٹیوٗرِسٹ پٕلیسٕز چشما شاہی ٹیوٗرِسٹ پٕلیسَس منٛز چھِ واریاہ جایہِ یِوان چشما شاہی بادَم واری نِگیٖن لیک ڈل لیک ہاری پَربت فوٹ داچھی گام نیشنَل پارَک ہاروَن گاڈَن ٹوٗلِپ گاڈَن ٹوٗ یوٚت یِم ٹوٗرِسٹ ہیٚکان چھِ یہِ کٔرِتھ تہٕ کیاہ چھِ وَنان اَوُٹ ڈور ایٚٹریکشَن اِن سرینَگرَس منٛز چھِ ہِڈٕن پٕلیسٕز چھِ یہِ اَن یوٗجوَل تھِنٛگٕز ٹُو ڈوٗ اِن سرینَگَر